اَلسَلامُ علیکُم أسۍ حظ چھِ بارہمولہ پٮ۪ٹھ اسہِ حظ کَرے اوترٕ پَنٕنۍ اَکھ رایڈ بُک تُہنٛدِس ٲں ویٚبسایٹَس پٮ۪ٹھ أسۍ ٲسۍ یَژھان گُلمَرگ گژھُن یتھ باپَتھ تُہُنٛد ایٚماوُنٛٹ تۄہہِ دِژو اسہِ ٲں پانٛژھ ساس رۄپیہِ اَنفارچُنیٹلی گٔے سٲنِس ہَمسایَس منٛز اَکھ ٲں ڈیٚتھ ییٚمہِ کہِ وجہ سۭتۍ أسۍ ہیٚکو نہٕ گُلمَرگ کہیٖنۍ گٔژھِتھ بیٚیہِ چھُ تَتہِ آز موسَم تہِ واریاہ خراب بِنام موسَم چھُ بَرسات روزان گژھان ییٚمہِ کہِ وَجہ سۭتۍ اسہِ چھِنہٕ تور کہیٖنۍ یَژھان گَژھُن مہربٲنی کٔرِتھ دِیو اسہِ سوٗن ٲں یُس اسہِ تۄہہِ ایڈوانٕس پونٛسہٕ دِتمٕتۍ چھِ تِم کٔرِو اسہِ واپَس ٹرانسفر أسۍ دِمو پَنُن اکاونٛٹ نمبر یا فوٗن نمبر اسہِ ہیٚکِو تُہۍ جی پے کٔرِتھ ٲں یہِ آسہِ تہنٛز واریاہ زیادٕ مہربٲنی أسۍ ہیٚک أسۍ چھِ تہنٛزے ٲں ویب سایٹہِ پٮ۪ٹھ ہمیشہ پَنٕنۍ رایڈ بُک کَران شُکریہ